اَسہِ چُھ واریاہ سپیسفک رِجن ییٚتہِ نزدیٖکی چھُ نہٕ زیادٕ کیٚنٛہہ مَگر چھُ یہِ پٹیکیولر مطلب خاص فیمَس چھُ یوان فیمس چھُ یِوان نیچرل بیوٗٹی مطلب منالی چھُ تَتھ چھُ شیٖن سٲرسی آسان کوٲڈ تَتھ ماونٹینزس شِملا چھُ سۄ چھُ رِچ ہِسٹری منٛز مانٕنہ یِوان لَداخ چھُ یا اولی چھُ نینیٹل چھُ أنِکھیت چھُ ماؤنٹ ابو چھُ کشمیٖر بیٚسٹ پلیس ٹُہ وِزِٹ اِن سَمر مطلب أسۍ ہیکَو سَمرس منٛز یور یِتھ ایٚنٛجوے ہٮ۪کو کٔرِتھ یَتھ منٛز گنگٹوک چھُ تَونٛگ چھُ شِلونٛگ چھِ پیٖلنٛگ چھِ یِم یِم واریاہ چیٖز چھِ یہِ چھِ واریاہ ایٚکپیٖریٚنس دِوان اَسہِ اسہِ چھُ نہٕ وِزِٹ چھُ نہٕ اَسہِ خاص کوٚرمُت کیٚنٛہہ تہٕ وۄنۍ گوٚو مطلب ایز پر اَگر اَسہِ کِتابن منٛز چھُ پورمُت یۭژہان تہٕ یہِ چھُ واریاہ چھُ مَزٕ یِوان یِم چیٖز ایٚنٛجوے کَرنس